ہیٚلو السلام علیکُم تُہۍ چھُو حظ سٮ۪کہِ ہٕنٛدۍ یِم سٮ۪کھ وٮ۪کھ چھِ سوزان اَمِکۍ باپٲرۍ چھُوٕ تُہۍ آ مےٚ حظ اوس مَکان بَناوُن بہٕ چھُس مَکان مٲلِک مےٚ حظ ٲسۍ سٮ۪کہِ سٮ۪کھ زٕ ژور سٮ۪کہِ زٕ ژور ٹرٛٮ۪کٹَر حظ ٲسۍ مےٚ ضروٗرت ٹرٛٮ۪کٹَر کۭتِس حظ چھِ گژھان نہَ کَمٕے کَرُس حظ وۅنۍ کیٚنٛہہ اَدٕ حظ وَلہٕ حظ ٹھیٖک حظ چھِ اَدٕ حظ اَدٕ حظ شُکریہ شُکریہ اَدٕ حظ السلام علیکُم